یَتھ کٔشیٖرِ منٛز چھِ تِم تہِ خلق روٗزمٕتۍ یِمو زن پنٛنہِ محنتہٕ پنٛنہِ علمہٕ پنٛنہِ کار کردگی سۭتۍ ییٚمہِ کٔشیٖرِ ہُنٛد یُس زنہٕ سقافت چھِ یا أسۍ وَنو اِنٛگلِش پٲٹھۍ کلچر چھِ کلچر برٛونٛہہ پکناوُن تہٕ کلچر یُس زن کٔشیٖرِ ہُنٛد اکھ سقافت چھِ سُہ برٛونٛہہ پکناونہٕ باپتھ چھِ دِلو جان محنت کٔرمٕژ یَتھ منٛز زن گۄڈنیُک ناو ہٮ۪مہٕ بہٕ ییٚمہِ کٔشیٖرِ ہُنٛد اکھ زٔمیٖن دار زٔمیٖن دار چھِ دۄہس راتس محنت کٔرِتھ پنُن یہِ فصل وۄبداوان تہٕ پتہٕ برٛوہمٮ۪ن مُلکن واتناوان ییٚمہِ سۭتۍ زن کٔشیٖرِ ہُنٛد ناو تہٕ کٔشیٖرِ ہُنٛد یہِ فصل برٛونٛہہ چھِ واتان تہٕ امہِ سۭتۍ چھُ کٔشیٖرے فٲیدٕ یِوان دۄیِم ناو ہیٚمہِ بہٕ یِم زن کٔشیٖرِ ہِنٛدۍ بُزرٕگ چھِ ٲسۍ مٕتۍ یَتھ منٛز زن کٲشُر لٮ۪کھن وٲلۍ چھِ یِمو پنٛنہِ گاردگی کار کردگی سۭتۍ چھِ کٲشِرۍ کِتاب لیٚچھمژٕ تہِ پتہٕ تِم برٛونٛہہ پکنایہِ مژ امہِ سۭتۍ چھِکٔشیٖرِ یہِ فٲیدٕ ووٚتمُت زِ کٲشٕرزبان یُس زنہٕ صِفر کٔشیٖرِ وٕنکٮ۪ن ونٛنہٕ چھِ یِوان ممکِن چھُ یِمو کِتابو ذٔریعہ ما ہٮ۪کہِ پگاہ کٲشٕر زبان برٛونٛہہ کُن تہِ پٔکِتھ ییٚمیُک فٲیدٕ چھِ سیوٚد کٔشیٖرِ واتان تہٕ وَکَرو کتھ بیٚیہِ زٔمیٖدارن ہٕنٛز زٔمیٖن دار چھِ دۄہس راتس محنت کٔرِتھ فصٕل یا کٔشیٖرِ منٛز چھِ وٕنکٮ۪ن زیادٕ تر ژوٗنٛٹھۍ نیران تہٕ ایٚمیُک سیوٚد فٲیدٕ چھُ وٕنکٮ۪ن یَتھ کٲشیٖرِ واتان ییٚمیُک أسۍ وَنو یِتھ پٲٹھۍ پانٛژٕ نمتھ پٔرسنٛٹ چھِ زٔمیٖدارس مِلان تہٕ تہٕ پانٛژھ پٔرسنٛٹ چھِ یَتھ کٔشیٖرِ ڈٮ۪ولاپمٮ۪نٛٹ باپتھ یا أسۍ وَنو کٲشِر پٲٹھی یَتھ کٔشیٖرِ برٛونٛہہ کٔشیٖرِ خٲطرٕ کیٚنٛہہ کار کردگی باپتھ چھِ ام سُنٛدٕے یہِ پانٛژھ پٔرسنٛٹ بکار لَگان تہٕ یِمَے زٕ شخص چھِ وٕنکٮ۪ن تٕم اکھ پٔرٲنۍ بٕزرگ تہٕ بیٚیہِ یُس زٔمیٖن دار یُس زن وٕنکٮ۪ن کٲم چھِ کَران یِمَے زٕ چھِ تٕمہٕ یِمو سۭتۍ یہِ کٔشیٖر یا کٔشیٖرِ ہٕنٛز زٔمیٖن چھٕ وٕنکٮ۪ن اکھ اَمیٖر زمیٖن یِوان ماننہٕ کٔشیٖرِ کٔشیٖر چھَنہٕ وٕنۍ پوٗرٕ أمیٖر کیٚنٛہہ البتہ اِہنٛدِ کارکردگی سۭتۍ چھِ ممُکِن یہِ کٔشیٖر ما بنہِ سٲلمو کھۄت أمیٖر زمیٖن أمیٖر زٔمیٖن مطلبٕے چھِ یِہوے زِ یَتھ منٛز یُس زٔمیٖن پگاہ امیٖرن پٲدٕ ہٮ۪کہِ کٔرِتھ یِتھ پٲٹھۍ یَتھ کٔشیٖرِ منٛز چھِ کیٚنٛہہ غریٖب تہِ روزان مگر إہنٛدِ کارکردگی سۭتۍ چھِ ممکِن یہِ غریٖبی ما ہیٚکہِ جلدی ہٹتھ